وعلیکُم اسلام وَرحمتلا جِناب بِلکُل کٔرِو حظ عرٕض اچھا ؤنِو حظ

اَہَن حظ اَوا جِِناب

کیٚنٛہہ نا حظ پَرواے سیرِ بَنَن بِلکُل کٔژِ دۅہۍ چھَوٕ تۄہہِ ضروٗرت جِناب ترٛیہِ دۄہہِ آسَن تۄہہِ بِلکُل سیرِ تَیار کیٚنٛہہ چھُنہٕ پَرواے

ہے جِناب تمیُک مٔہ بٔرِو فِکِر کیٚنٛہہ سیرِ آسہِ سیٖر آسہِ بِلکُل اکھ نَمبر زٕ نَمبر نہٕ کیٚنٛہہ مطلب یِم ییٚتہِ چھِ باقٕے کَنٹریکٹر چھِ یا باقٕے ڈِسٹرکَن ہِنٛدۍ چھِ اَز تِم چھِ اَز ییٚتی نِوان سیرِ مطلب یِم بِلڈِنٛگ چھِ بَنان باقٕے آ چیٖز آ کیٚہ کیٚہ کیٚنٛہہ نہَ حظ پَرواے اَچھا کۭتِس چھُو تۄہہِ ضروٗرت کٔژ گاڑِ اچھا وُہ بیٚیہِ جِناب ٹھیٖک آ یُس تۄہہِ لوکیشن ؤنِو بِلکُل واتناو توٚتھُے وُہوَے گاڑِ ترٛیہِ دۅہۍ مطلب ایٹ اَےٚ ٹایم حظ واتن آ یوٚتَتھ وُچھو حظ آ اَگر ریٹ گژھِ اکہِ اکھ گٲڑۍ پیٚیِو تۅہہِ لگ بھگ پانٛژھ ترٛہ ساس تِکیٛازِ اَز اَہَن حظ درٛۅجر چھُ آ وُچھِو حظ مطلب سیٖر آسہِ صاف اکھ نَمبر بیٚیہِ چھُ درٛۅجر

ٹھیٖک ٹھیٖک آ بِلکُل فُٹ وُٹ آسہِ نہٕ کیٚنٛہہ چلو کیٚنٛہہ چھُنہٕ وۅنۍ پَرواے یِم تۄہہِ مےٚ وُہ گاڑِ چھےٚ نِنہِ چلو کَرہوس کیٚنٛہہ کَم ترٛےٚ ترٛہ ساس کَرو ٹھیٖک چھا اَدٕ سا چلو کیٚنٛہہ چھُنہٕ پَرواے دۄیہِ ترٛہ ساس کرو أسۍ اکھ گٲڑۍ فاینل تہٕ وُہ گاڑِ چھَو تۄہہِ ترٛیہِ دۅہۍ ضروٗرتھ ہے بِلکُل حظ تۄہہِ واتنو اَصٕل پٲٹھۍ ایکزیکٹ لوکیٚشن پیٚٹھ یہِ ایٚکزیکٹ ٹایمَس پیٚٹھ بیٚیہِ آسہِ سیٖر واتہِ بِلکُل حظ ٹھیٖک چلو تیٚلہِ چلو ٹھیٖک حظ چھُ اَدٕ کیٚنٛہہ نہَ حظ پَرواے تُلِو تُلِو اَسلام علیکُم